سٲنِس گامَس منٛز حظ چھُ اکھ سکوٗل پراویٹ سکوٗل یعنے ییٚتہِ چھِ گورمینٹ سکوٗل زٕ ژور تہِ ہایر سیکنڈری تہ چھِ مگر ییٚتہِ حظ چھُ پرایویٹ سکوٗل اکھ یُس مےٚ واریاہ زیادٕ پسنٛد چھُ تِکیازِ سُہ چھُ مےٚ فیورِٹ سُہ چھُ مےٚ پسندیٖدٕ چیز امہِ موٗجوٗب تِکیازِ پرایویٹ سکوٗلس منٛز چھِ واریاہ زیادٕ سِٹوٗڈنٹٕس آسان تٲلیٖم حٲصل کران واریاہ زیادٕ بچہِ آسان تٲلیٖم حٲصِل کران مےٚ حظ چھُ گژھان سُہ واریاہ خۄش امہِ موٗجوٗب تِکیازِ اگر صبحٲے وٕچھو صبحٲے اگر سڑکہِ کِنۍ نٮ۪ران چھِ سٲنِس گامس منٛز واریاہ زیادٕ سِٹوٗڈنٹِس چھِ آسان وتہِ پکان یعنے سِٹوٗڈنٹن ہنٛز بیٖڈ چھِ آسان سٲنِس گامس منٛز وتہِ تمہِ پتہٕ حظ یِتھُے اتہِ اسیمبلی لگان چھِ مےٚ کوٚر گۄڈنیتھٕے عرض زِ پرایویٹ سکوٗلس منٛز چھِ آسان واریاہ زیادٕ بچہِ تٲلیٖم حٲصِل کران یِتھُے حظ اسیمبلی اتہِ لگان چھِ اسیمبلی وِزِ تہِ چھِ بچن ہِنٛز آواز تِتھ کٔنۍ گوٗنجان آسان زِ اِنسانن ہنٛد دِل چھِ واریاہ خۄش گژھان گرٕ بِہتۍ چھُ اِنسان سُہ اسیمبلی ہنٛز سۄ تِم دعا سُہ بوزان پروردِگارِ عالمس تِم کران چھِ یعنے تمہِ سۭتۍ تہِ چھُ واریاہ زیادٕ اِنسان سُنٛد دل خۄش گژھان تمہِ پتہِ حظ یِتھُے آ یعنے کٲجس لنچ اتہِ گژھان چھُ لنچہٕ وِزِ تہِ چھُ آسان بچن ہنٛد سُہ گِندنُک شور سُہ چھُ یِوان گامس منٛز بوزنہِ تمہِ سۭتۍ تِکیازِ أسۍ چھِ نزدیکھٕے اتھ سکوٗلس بسان تمہِ موٗجوٗب چھُ اسہِ یِوان زیادٕ بوزنہٕ تہٕ تمہِ وِزِ سُہ بچن ہنٛد سُہ گِندنُک سُہ شور بوزنہِ یِوان چھُ تمہِ سۭتۍ چھُ اِنسانہٕ سنٛد دِل واریاہ زیادٕ خۄش گَژھان تہِ کٕلاسِز یِتھُے یِمن وایان چھِ بیل یِتھُے یِمن گژھان چھِ أسۍ چھِ سۄ تہِ بوزان یعنے اسہِ چھُ نوٹ تھومُت ٹایِم کرِتھ زِ یِمن کمہِ وِزِ چھِ گژھان بیل یٕمن کمہِ وِزِ چھِ کلاس مۄکلان یعنے اسہِ چھنہٕ گرِ ہنٛز ضرورت پٮ۪وان ٹایِم وِچھنچ کہیٖنۍ تِکیازِ اسہِ چھِ وۄنۍ ییٚلہِ تجرُبہٕ اِنسانس گژھان چھُ ڈیلی ڈیلی اتیتھ یہِ گوٚو تمہِ سۭتۍ چھُ روٗدمُت ٹایم تہِ یاد یِمن کمہِ ٹایم وٕنکٮ۪س کٔژ آسن بجٲیمژٕ ییلہِ یِمن بیل گژھان چھِ یِمن کٔژ کلاس چھِ اسہِ چھِ پانے تران فِکرِ ٹایِم کیاہ آسہِ وٕنکٮ۪س ووٚتمُت تم تتہِ یِتھُے گژھان چھِ ژور بجے چھُٹی ژور بجے تہِ چھِ سٲنِس گامس منٛز سڑک آسان تِتھی کٔنۍ سِٹوٗڈنٹن سۭتۍ برِتھ یِتھ کٔنۍ صبحٲے صُبحٲے آسان چھِ یعنے تِم خۄشوٕنۍ گۄلاب سٲنۍ سانہِ گامٕکۍ سٹوٗڈںٹ یا باقین گامن ہندۍ سِٹوڈنٹہٕ یِم اوٗرۍ تٲلیٖم حٲصل کرنہِ یِوان چھِ تِم چھِ آسان تتھۍ کٔنۍ وتہِ پکان زِ اسہِ چھُ واریاہ زیادٕ دل خوش گژھان اگر اِنسان تمہِ وِزِ وتہِ نٮ۪ران چھ تمہِ باوجوٗد اگر یِمن سکوٗل والٮ۪ن کُنۍ وِزِ پروگرام آسان چھُ سکوٗلس منٛز کانٛہہ فنگشن آسان چھُ سکوٗلس منٛز تمہِ وِزِ چھِ یِم مایک لاگان تمہِ وزِ یُس تہِ فنگشنہِ منٛز پروگرام اِہندِس گژھان چھُ بچہِ بولان چھِ یا اِہند ٹیٖچر بولان چھِ أسۍ تہِ چھِ تمہِ سۭتۍ اِستِفادِ فٲیدٕ حٲصِل کران گرِ بِہتھی امہِ موٗجوٗب چھُ مےٚ یہِ پنٕنۍ کامُک یُس یہِ چیٖز چھُ یہ چھُ مےٚ واریاہ زیادٕ پسنٛد آمُت تِکیازِ مےٚ چھُ یہِ واریاہ زیادٕ پسنٛد امہِ موٗجوٗب مےٚ ووٚن أسۍ چھِ امہِ سۭتۍ واریاہ کینٛہہ حٲصل تہِ کران یعنے أسۍ چھِ نالیج تہِ امہِ سۭتۍ حٲصل گژھان أسۍ چھِ امہِ سۭتۍ سون دِل چھُ امہِ سۭتۍ خۄش تہِ گژھان اگر اِنسانس دِل رنجیٖدٕ آسہِ غمگیٖن آسہِ پتہٕ یِتھُے یِمن شُرٮ۪ن ہنٛد چِریوگۄت بۄزان چھِ تہِ سُہ اِنسان سنٛد دِل چھُ واریاہ زیادٕ خۄش گژھان توے چھُ مےٚ سکوٗل واریاہ زیادٕ پسنٛد تِکیازِ اتِکۍ بچہٕ چھِ آسان پھلوٕنۍ گُلابن ہید پٲٹھۍ صبٲے سکوٗل گژھان تِم چھِ اصل پٲٹھۍ تٲلیٖم حٲصل کران اِہنٛز سُہ اسیمبلی مارننگ اسیمبلی یۄس صبحٲے آسان چھِ سۄ چھِ واریاہ زیادٕ بہتریٖن آسان اہندِ چھُٹی گژھنُک ٹایِم تہِ چھُ واریاہ بہتریٖن اندازم منٛز چھِ یِم نٮ۪ران یعنے سڑکہِ تہِ چھِ یِم بچہٕ واریاہ اصل پٲٹھۍ پکان آسان توے چھِ مےٚ امہِ سکولٕکۍ بچہٕ تہِ یہِ سکوٗل واریاہ واریاہ زیادٕ پسند واریاہ زیادٕ خۄش گژھان